فیس بُک انسٹاگرام تہٕ ٹویٖٹر چھِ اسہِ نِش اسہِ تام نٔوۍ نٔوۍ انفارمیشن واتناوان یِمو ذٔریعہِ چھِ اسہِ نٔوۍ نٔوۍ انفارمیشن نیہِ نیہِ نیوزٕ اسہِ تام واتان اسہِ چھِ سٲری فیس بُک انسٹاگرام ٹُویٖٹر یوٗز کران بہٕ چھس پانہٕ فیس بُک یوٗز کران انسٹاگرام یوٗز کران ٹُویٖٹر یوٗز کران نیہِ نیہِ نیوزٕ بوزنہٕ خٲطرٕ نیہِ نیہِ نیوزٕ حٲصِل کرنہٕ خٲطرٕ تِکیٛازِ سٮ۪کنڈن منٛز یُس کانٛہہ کُنہِ جٲے کتھ کرِ أسۍ چھِ سٮ۪کنڈن منٛز سۄ کتھ بوزان سۄ نیوٕز وٕچھان فیس بُک ذٔریعہٕ ٹُویٖٹر کہِ ذٔریعہٕ چھِ أسۍ اگر کانٛہہ آفسر کینٛہہ کُنہِ چھِ ونان چھِ یا کانٛہہ أسۍ چھِ ٹُویٖٹر کہِ ذٔریعہٕ سۄ سٮ۪کنڈن منٛز بوزان أسۍ چھِ نیہِ نیہِ نیوزٕ فیس بُک ذٔریعہٕ ٹُویٖٹر ذٔریعہٕ انسٹاگرام ذٔریعہٕ بوزان تہٕ یِم سورُے چھِ آز واریاہ أزکِس زمانس منٛز چھِ یِم سٲری سورٕس یِم سورسٕز واریاہ فٲیدٕ منٛد یِم چھِ واریاہ رِلیبٕل أزکِس زمانس منٛز بہٕ چھس پانہٕ فیس بُک یوٗز کران ٹُویٖٹر یوٗز کران مےٚ چھُ ہسبٮ۪نٛڈ سُہ تہِ چھُ انسٹاگرام یوٗز کران فیس بُک ٹُویٖٹر مےٚ چھُ برٛیدر سُہ تہِ چھِ یوٗز کران فیس بُک تہِ ٹُویٖٹر انسٹاگرام تہِ أسۍ سٲری چھِ فیس بُک انسٹاگرام ٹُویٖٹر یوٗز کران